میون گام چھُ واریاہ زیادٕ اَصٕل ییٚتِکۍ لُکھ چھِ بکار یِوان اکھ أکِس بَکار یِوان اَگر ییٚتہِ اکھ رَنہِ سیُن اَصٕل کیٚنٛہہ سُہ چھُ باقین گرن تہِ یہِ سیُن واتناوان اَگر کیٚنٛہہ چیٖز انہِ اَصٕل سُہ چھُ یہِ باقین گرن تام تہِ واتناوان کھٮ۪ناوان تٔمۍ تہِ گۄڈٕنٮ۪تھ چھِ تٕم باقٮ۪ن کھٮ۪ناوان پَتہٕ چھِ تِم پانہٕ کھٮ۪وان اَگر کانٛہہ آسہِ مُصیٖبتس منٛز تَتھ چھِ ہمساے بَکار یِوان تہٕ کران چھِس مدد اَگر کٲنسہِ آسہِ نہٕ صحت ٹھیٖک یِم چھِ گژھان ہیوان تٔمِس خبر نِوان چھِس میوٕ میوٕ کھٮ۪نٲیِتھ چھِس پَتہٕ خبر اَتر نِوان ہسپَتال نِوان گرِ کٮ۪ن چھِ تِم ساتھ دِوان تِمن چھِ نہٕ مَحسوٗس دِوان کہِ تُہۍ چھِو کُنُے زوٚنُے تِمن چھِ تِم ہر ہمیشہٕ ساتھ دِوان میٲنِس گامَس منٛز چھِ واریاہ تِتھۍ چیٖز یِم وٕچھ ہاوٕنۍ تہٕ باوٕنۍ لایق چھِ ییٚتِکۍ دُکان یِمن جاین سٲری چیٖز چھِ یَتھ پٮ۪ٹھ سٲری چیٖز چھِ اَصٕل دٔستِیاب آسان بیٚیہِ چھِ ییٚتِکۍ اِنسان واریاہ زیادٕ رحم دِل میون گام چھُ واریاہ زیادٕ اَصٕل توے چھ مےٚ یہِ ٹوٹھ کیازِ کہِ ییٚتِکۍ لُکھ چھِ واریاہ زیادٕ اَصٕل